ہیٚلو ہیٚلو اسلام علیکُم مےٚ حظ بوٗز تۄہہِ چھو یہِ زٔمیٖن کٕنُن زٔمیٖن کٕنال اچھا کۭتِس تانۍ گَژھِ کِنہٕ گۄڈٕ دِمَس بہٕ گۄڈٕ دِمَس بہٕ نَظَر اد سہ کینٛہہ چھُ نہٕ اد سہ بہہ